کَشمیٖرَن منٛز چھِ آسان واریاہ بٔڑۍ دریاو تِمَن دریاوَن منٛز چھِ أسۍ سران کران اَکہِ دۄہ چھُس بہٕ دریاوَس اورٕ یور توٚرمُت سرانٛٹھ کران کران سُہ چھِ وٕ سارِوی کھۄتَن بوٚڑ ؤرٕک آوُٹ یُس ؤنِس تامَتھ کوٚرمُت چھُ تہٕ مےٚ چھِ ہٮ۪چھمٕژ سرانٛٹھ وایِن تٔتی تَتہِ چھِ سران کَرنَس مَزٕ لگان ییٚلہِ أسۍ سران چھِ آسان کران تَتہِ چھِ پٮ۪وان سرانٛٹھ وایِن سرانٹھِ سۭتۍ چھِ أسۍ اَپور تران یَپور یِوان سرانٛٹھِ سۭتۍ چھِ أسۍ مَزٕ لگان تہٕ مےٚ چھِ سرانٛٹھ ہٮ۪چھمٕژ تٔتی بہٕ اوسُس دۄستَو ہٮ۪چھنومُت مےٚ چھِ اَکہِ دۄہ کٔرمٕژ فُل دۄہَس سران تہٕ فُل دۄہَس چھِ مےٚ سرانٛٹھ وٲیِمٕژ